اَلسلام علیکُم وعلیکُم السلام اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہن حظ کُنَُنَے اوس زٔمیٖن چھِ یِم زٕ کَنال حظ وَتھ چھِ ترٛےٚ فٕٹہٕ آ ترٛےٚ فٕٹہٕ وَتھ اَصٕل چھِ اَتھ ژوٗنٹھۍ کُلۍ حظ دِتھ نِشان حظ چھِ پیٹہِ دَہ تٕرٛہ ژَتجی چھَس وَسان حظ لٔگۍمٕتۍ چھِ تَیار گژھںہِ نہ حظ وۄنۍ تُہۍ ہے چھُو کران یہِ کار تۄہے گٔژھٕو پَتہ آسٕنۍ نہٕ حظ نہ سٲنۍ راے حظ چھُو پوٚز وۄنۍ اَسہِ گوٚژھ نہٕ حال حالانکہِ اٮ۪کچُؤلی گوژھ نہٕ گۄڈٕ زٔمیٖن یُن کٕننَے وۄنۍ چھِ اِنسانَس مَجبوٗری تہٕ اَمہِ موٗجوٗبَن چھُ اِنسان گژھان کُنہِ چیٖزٕ بَند تُہۍ چھِو اَتھ سۭتۍ کران تُہۍ کٔہۍ کیٛاہ ہٮ۪وان آز آز کیٛاہ چلان ریٹ مَرلَس اَہن حظ آ اۭں اَمہِ کُے اۭں آ یِمَن چھِ شےٚ پھٕٹہٕ وَتھ سُہ کٔہۍ گوٚو مَرلہٕ زٕ تووُہ ساس تَتھ چھےٚ شےٚ پھٕٹہٕ کیٚنہہ واریاہ نَزدیٖک سون چھُ پَتھ پَہمَتھ مےٚ حظ دوٚپ وۄںۍ اَگر رۄپیَس دَہ زٕ ساس کَم گژھِنَس تہٕ وُہ ساس تام گوٚژھُس گژھُن نہٕ حظ اَہن حظ اۭں وُہَن ساسَن منٛز گوٚژھ گژھُن کیٛازِ اَتہِ اٮ۪کچُؤلی چھُ کٕنَن وول چھُ آسان ہَمیشہِ حظ مےٚ باسان ہٲرۍتھٕے ہٮ۪نہٕ وول چھُ آسان اہن حظ وۄنۍ تُہۍ کٔڑۍہُس پَنٕنۍ ۂن مٔلۍ تی چھَم پَتہ باقٕے چھُنہٕ زٔمیٖنَس چھِ تھوڑا وَتہِ ہُنٛدُے یوت چھِ تھوڑا چھُ روڈٕ ڈٔلِتھ یا مطلب وَتھ چھَس کَم پَہمَتھ مگر زٔمیٖن چھُ ٹاپ حظ نہ حظ وۄنۍ ییٚلہِ تۄہہِ باسان چھُو تُہۍ تہِ ؤنِو اَرداہ ساس کَم پَہم مہ چھُس گژھان چلو چلو نہٕ حظ وۄنۍ ییٚلہِ تۄہہِ یی باسِوٕ کیٚنہہ نہٕ حظ چھُنہٕ پَرواے زٕ کَنال چھِ یِم یہِ چھُ ژَتجی مَرلہٕ لگ بگ حظ

اَہن حظ لیٖکھِتھ حظ اَہن حظ تہِ ہے چھُ پوٚز صحیح حظ

دۄن قٕستَن منٛز اۭں مَکلاوانٕچ چلو نہٕ حظ وۄنۍ یہِ تۄہہِ باسِوٕ کیٛازِ اۭں اَمہِ کھۄتہٕ برٛونٛٹھٕے کیٛازِ برٛونٛٹھٕے پَہمَتھ گوٚژھ گژھُن تی حظ تی برٛونٹھٕے گوٚژھ گژھُن کیٛازِ اَہن حظ اَوا اَہن حظ آ وۄنۍ چلو وۄنۍ یہِ تُہۍ وَنَن چھُو اَہن حظ تُل حظ تُل کیٚنہہ چھُنہٕ بِہِو حظ بِہِو خۄدایَس حَوالہٕ السلام علیکُم